ییٚلہِ بہٕ گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ دراوُس کٕلایمبِنٛگ کَرنہِ تَمہِ ساتہٕ ٲس مےٚ ہایٹہِ ییٚمہِ ساتہٕ بہٕ ہایٹہِ اوسُس کھَسان تَمہِ ساتہٕ اوس مےٚ واریاہ تہٕ مَطلَب وَہمہٕ آسان کھۄژان اوسُس بہٕ واریاہ ہایٹہِ بیٚیہِ یُس مےٚ مطلب یِمو نِش اوٚوَر کَم گوس مَطلَب برٛونٛٹھ پوٚکُس یِمو چیٖزو نِش تہٕ مےٚ گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ واریاہ ہیٚچھُن اَتھ کُن پیوٚو مےٚ واریاہ واریاہ دھیٛان دیُن گۄڈٕنٮ۪تھٕے پے نہٕ وۄٹہٕ پۄٹہٕ دِنۍ ہیٚمہِ آیہِ ہیٚمہِ آیہِ تھَپھ چھَنہٕ آسان دِنۍ کِہیٖنۍ تہٕ اِنسان اگر اِنسانَس مَطلَب مےٚ تہِ اوس گۄڈٕنٮ۪تھ یہِ ہایٹہِ ہُنٛد ڈَر واریاہ پَتہٕ پیوٚو مےٚ گۄڈٕنٮ۪تھٕے گۄڈٕنٮ۪تھٕے آرام آرام سان کھَسُن مَطلَب اَمہِ آے ونان چھُس بہٕ زِ یِتھ پٲٹھۍ اِنسانَس پٮ۪ٹھ گۄڈٕنٮ۪تھٕے ساروی کھۄتہٕ بٔڑ چیٖز سیفٹی تھاوُن سیفٹی سۭتۍ چھِ اِنسانَس گۄڈٕنٮ۪تھٕے ساروی کھۄتہٕ نٮ۪صفہٕ ڈر چھِ تٔمِس گۄڈٕنٮ۪تھ سیفٹی سۭتی ژَلان اِنسانَس بیٚیہِ پَزِ تٔمِس گۄڈٕنٮ۪تھ کَمَس کَمَس کھَسُن آرام سان بیٚیہِ بیٛاکھ نَفَر تہِ پانَس سۭتۍ پَکناوُن تَمہِ سۭتۍ چھِ اِنسان ہیٚچھان تہٕ اٮ۪کٕسپیٖریَنٕس چھُ مِلان تہٕ بہٕ گوس یِمو چیٖزو نِش اوٚوَر کم تَمہِ آیہِ مےٚ پے اَتھ نِش گۄڈٕنٮ۪تھٕے مَطلَب پَنٛنٮ۪ن دوستَن نِش پے مےٚ گۄڈٕنٮ۪تھ اٮ۪کٕسپیٖریَنٕس رَٹٕنۍ مطلب اَکہٕ قٕسمہٕ مَطلَب کَلاس چھِ پٮ۪وان رَٹٕنۍ اِنسانَس مطلب یُس یِم چیٖز آسہِ کَران زِ اگر نہٕ اِنسانَس آسہِ پَے مَطلَب مےٚ کیٚمہِ آیہِ چھِ کَرٕنۍ کٕلایمبِنٛگ تٔمِس پَزِ نہٕ گۄڈٕنٮ۪تھٕے ہَنٛگتہٕ مَنٛگے پانَے نیرُن تہٕ کھَسُن ہُتھ پٲٹھۍ تہٕ یِتھ پٲٹھۍ تہٕ اَمہِ سۭتۍ ہٮ۪کہِ اِنجٕری گٔژھِتھ واریاہ ڈیٖپ اِنجٕری سیٖریَس اِنجٕری ہیٚکہِ گٔژھِتھ پَتہٕ چھِ اِنسانَس واریاہ پرٛابلِم پَتہٕ تَمہِ اِنجٕری نِش اوٚوَر کَم کَرُن تَتھ چھِ واریاہ ٹایم لگان پَتہٕ تہِ زِ ییٚمہِ ساتہٕ بہٕ کھۄژان اوسُس گۄڈٕنٮ۪تھ ہایٹہٕ واریاہ تھَدِ ہایٹہِ تہٕ مےٚ پیوٚو گۄڈٕنٮ۪تھ پنٛنٮ۪ن دوستَن نِش آرام سان آرام سان ہیٚچھُن تِمَن نِش پے آرام سان کلاس رَٹٕنۍ تہٕ مےٚ بہٕ اوسُس نہٕ گۄڈٕنٮ۪تھٕے تھَپہٕ وَپہٕ دِوان کِہیٖنۍ تہِ بہٕ اوسُس آرام آرام سان پَکان بہٕ اوسُس گۄڈٕنٮ۪تھ ہَتَس فُٹَس مَطلَب پٕنٛژٕہَن فٕٹَن اوسُس بہٕ ٹرٛے کران دَہَن فُٹَن وُہَن فُٹَن تٕرٛہَن فُٹَن اٮ۪کسپیٖریَنٕس پے رَٹٕنۍ اَمے اَمے اَمے اَمے ییٚلہِ بہٕ واریاہ واریاہ ٹایم گوٚو وۄنۍ کران اَتھ لٔگۍ کَم سے کَم ٲٹھ نَو رٮ۪تھ لٔگۍ مےٚ اَتھ گۄڈٕنٮ۪تھٕے مَطلَب یہِ ڈَر ژَلراونَس پَتہٕ چھِ ہیٚچھُن ویٚچھُن سُہ گوٚو واریاہ دوٗر اِنسانَس تَتھ لگان واریاہ ٹایم میٛانہِ حِساب ییٚمِس وۄنۍ مَطلَب یہِ کٕلایمبِنٛگ آسہِ ہیٚچھِنۍ یا مَطلَب اَمیُک ڈَر آسہِ ژٔلراوُن تٔمِس چھِ گۄڈٕنٮ۪تھٕے مین چیٖز تٔمِس پے گۄڈٕنٮ۪تھٕے تٔمِس چھِ گۄڈٕنٮ۪تھٕے ہیٚچھُن کٲنٛسہِ اگر تٔمِس کانٛہہ دوس آسہِ یا کٲنٛسہِ نِش گَژھُن یُس کٕلایمبِنٛگ آسہِ کَران تٔمِس وَنُن یِتھ پٲٹھۍ مےٚ گوٚو شوق یا کیٚنٛہہ گوٚوُم تہٕ مےٚ مےٚ ہَسا وَنُن یِتھ پٲٹھۍ مےٚ ہَسا چھِ کٕلایمبِنٛگ کَرٕنۍ تہٕ یہِ فوبیا یُس اِنسانَس آسہِ سُہ چھِ مۄکلان تَمہِ سۭتۍ گۄڈٕنٮ۪تھٕے وَنہِ سُہ یِتھ پٲٹھۍ چھِ آسان کَرُن تھَپہٕ چھِنہٕ آسان دِنۍ کِہیٖنۍ اِنسانَس پے اِنسانَس ہیٚکہِ اِنجٕری گٔژھِتھ واریاہ خَطرناک اگر اِنسان تھَپہٕ دی اِنسانَس پَزِ آرام آرام سان پَکُن آرام ٹٮ۪نشَن چھِنہٕ آسان ہیٚنۍ کِہیٖنۍ اگر وۄنۍ اِنسان کھوٚژ سُہ ہٮ۪کہِ ؤسٕتھ پٮ۪تھ واریاہ تھَدِ پٮ۪ٹھ کھوژُن ووژُن چھُنہٕ آسان پَتہٕ کِہیٖنۍ ییٚلہِ اِنسانَس اٮ۪کٕسپیٖریَنٕس آسہِ گٔمٕژ اِنسان چھِنہٕ پَتہٕ کھۄژان کِہیٖنۍ تٔمِس چھِنہٕ کُنے سُہ ٹٮ۪نشَن روزان پَتہٕ کِہیٖنۍ سُہ چھِ پانَے اوٚوَر کم گَژھان پَتہٕ تَمہِ فوبیا نِش یُس أمِس کھۄژُن مَطلَب ڈَر چھِ آسان دِلَس مَنٛز سُہ چھِ تٔمِس مَکلان پَتہٕ پانَے